مےٚ باسان یوٚتَتھ تانۍ مےٚ پَتہ چھِ موٹرَن چھِ آسان قٕسٕم واریاہ تہٕ اَکھ موٹرَس قٕسٕم چھِ تَتھ چھِ یِوان پایپ ترٛاونہٕ یَتھ آبَس منٛز تہٕ پَتہٕ چھِ یِوان موٹرَس ہۄپٲرۍ ایٚلیٚکٹِرٛک کَنیٚکشَن دِنہٕ تَتھ گژھہِ پاوَر سورُس آسُن ضروٗری تہٕ سَکشَن پایپ چھِ کَران کھاڑان آبَس ہیٚور تہٕ یژٕے ہان چھِ مےٚ پَتہ اَمہ اوٗرٕ چھُو نہٕ مےٚ پَتہ کیٚنٛہہ